اَسلامُ علیکُم مےٚ کَرے ہٮ۪ڈ فون آرڈَر تہٕ اَتھ آے واریاہ پازِٹِو رِزَلٹ یِم ٲسۍ واریاہ خوٗبصوٗرت یِم ٲسۍ واریاہ دٔرۍ تہٕ یِم ٲسۍ سیٚود روزان کَنَن منٛز یِمَن ٲس صاف آواز یِوان مےٚ کَرے یِم بازرٕ تہِ معلوٗم تَتہِ پے مےٚ یِم واریاہ درٛوٚگۍ تہٕ یَتھ پٮ۪ٹھ پے مےٚ یِم آرڈَر کَرنہٕ سۭتۍ واریاہ اَصٕل ریٹَس پٮ۪ٹھ مطلب مےٚ گوٚو نہٕ مُشکل کینٛہہ بہٕ گٔیَس نہٕ مجبوٗر پونٛسَو موٗجوٗب کینٛہہ اَتھ آے مےٚ واریاہ فٲیِدٕ بیٚیہِ وٲتۍ یِم آرام سان گَرٕ یِم کٔرۍ تٔمۍ ٹایمَس پٮ۪ٹھ ڈیٚلِوَر ڈیٚلؤری بایَن أنۍ یِم گَرٕ تہٕ یِم ٲسۍ واریاہ رٕژ ٲس کالٹی یِہٕںٛز تہٕ ییٚلہِ یِم لاگَن چھِ یِمَن منٛز چھِ اِنسان کَمفٲٹیبٕل روزان یِم چھِ واریاہ اَصٕل تہٕ واریاہ اَصٕل پرٛوڈَکٹ درٛاو یہِ اَتھ آو اَصٕل پازِٹِو رِزَلٹ